اسلامُ علیکُم آ شُکُر خُدایس کُن پانہٕ چھِو ٹھِیٖک آ آوُر آسہٕ ہا تُہۍ ہَے پتہٕ آوُے نہٕ تہٕ بہٕ حظ آسہٕ ہا آوُر ؤنٮ۪و ہَے تَمہِ ساتہٕ ریٹ تہٕ وۅنۍ کیٛاہ چھُو تُہِۍ ونان تیٚلہِ ہَے نا حظ ییٚتہِ حظ کُنی مےٚ ؤنۍ مےَ ژےٚ ریٹ سَستہٕ ژتجِی ییٚتہِ کُنُکھ پَنٛژہ ژٕ ہاو ژےٚ ہووتھٕ تٔمِس زمیٖن ژےٚ ہووتھٕ تٔمِس زمیٖن آ ٹھیٖک چھُ ٹھیٖک چھُ نٮ۪مازِ پتہٕ ییٖزیٚو ٹھیٖک چھُ نٮ۪مازِ پتہٕ ییٖزٮ۪و اَدٕ حظ اسلامُ علیکمُ